بہٕ وَنمو تۄہہِ کینٛہہ گورمٮ۪نٛٹہٕ سِکیٖم یِم سانہِ سٲنِس ایریاہَس منٛز پَزَن ہٮ۪لٕتھ کِیَرَس متعلق اِمپروٗ کَرٕنۍ مطلب کہِ ہاسپِٹیلِٹی ہاسپِٹَل سٲنِس ایریاہَس منٛز چھِنہٕ وٮ۪ل ڈٮ۪ولَپٕڈ کِہیٖنۍ چھِ ڈٮ۪ولَپٕڈ مگر تیوٗتاہ تہِ چھِنہٕ کِہیٖنۍ ییٚتہِ یِم تہِ سٲنۍ لوٗکھ چھِ تم چھِ توتہِ گژھان باقٕیَن جایَن بہٕ چھَس چاہان کہِ سٲنِس یَتھ ایریاہَس منٛز گژھِ تیُتھ اَکھ سُہ ہاسپِٹَل سِسٹَم یُن یَتھ ییٚمہِ سۭتۍ کہِ لوٗکھ لوٗکَن یہِ سہوٗلیت اگر کانٛہہ کُنہِ تہِ ٹایمہٕ راتُک ٹایمہ بیٚمار گَژھِ لوٗکَن پےٚ پیٚیہِ نہٕ دوٗر دوٗر جایہِ واتُن کِہیٖنۍ کہِ پنٛنِس ایریاہَس منٛز گَژھِ آسُن تہٕ تمہِ سۭتۍ لوٗکَن وَتہِ سہوٗلیت لوٗکَن وَتہِ آسٲیِش تہٕ اِتھَے کٔنۍ